آ مےٚ چھِ حصہٕ نِمُت یُس پٔتۍمہِ لَٹہِ زوٗنَل ایرِیاہَس پٮ۪ٹھ آو اَکھ ٹورنَمٮ۪نٛٹ گِنٛدنہٕ یُس کِرکَٹ ٹورنَمٮ۪نٛٹ اوس یُس اَردَہَن میچَن پٮ۪ٹھ مُشتَمِل اوس تہٕ تَتھ منٛز ٲسۍ بَہہ ٹیٖم أسۍ گِنٛدان یُس مےٚ باسیو ییٚمہِ ییٚمہِ ییٚمہِ ٹورنَمٮ۪نٛٹ منٛزٕ لڑکہٕ زٕ لڑکہٕ درٛاے تِم گٔے سِٹیٹ لٮ۪ولہِ تانٮ۪تھ گِنٛدنہِ یَتھ ٹورنَمٮ۪نٛٹَس منٛز سٕلٮ۪کشَن ٹیٖم تہِ اوس کٔشیٖرِ ہُنٛد آمُت تہٕ تَتہِ چُنِکھ زٕ لڑکہٕ مےٚ باسیو واریاہ اَصٕل سُہ ٹورنَمٮ۪نٛٹ ییٚمہِ کِنۍ زَنہٕ سون ہٮ۪لٕتھ ٹھیٖک روٗد ڈرٛگو نِش روٗدۍ أسۍ دوٗر سٲری سٕٹوٗڈنٛٹ ییٚمہِ کِنۍ زَنہٕ کہِ باقٕے تہِ گٔے مُتٲثِر تہٕ لٲجِکھ گیمہٕ گِنٛدنہِ